ہیٚلو وعلیکم السلام کم چھُو

اچھا کُم کِتاب آسوٕ ضروٗرت اوا اہن حظ دہمہِ اہن حظ دہمہِ اوا تُہۍ کتہِ چھُو روزان

اچھا اَدٕ ییُو تُہی سٲنِس یور شاپس پٮ۪ٹھ یِیُو تُہۍ تہٕ پتہٕ وچھُو تُہۍ ییٚتی اہن حظ سُتہِ بَنہِ اوا اوا اہن حظ اوا سورٕے کیٚنٛہہ اوا سورٕے کیٚنٛہہ سورٕے کیٚنٛہہ نِش

مطلب بۄنہٕ کٔنہِ اٮ۪ن سی آر ٹی فِنگر ٹِپٕس بنن نہٕ مےٚ باسان کیٚنٛہہ تہٕ نا نا ؤنو حظ اۭں مےٚ باسان یِم چھِنہِ بَنَن کیٚنٛہہ یِم نو ایٚڈِشن چھُ سُہ چھُنہٕ کیٚنٛہہ تہٕ پروٗن ما آسہِ اۭں نہ مےٚ باسان پروٗن بَننہِ نہٕ کیٚنٛہہ توتہِ بہٕ کَرٕ چیٚک تہٕ ہیٚکہِ ما بٔنِتھ دۄیہِ ترٛیہِ دُہۍ بعد

وۄنۍ چھُنہٕ حالہ اَسہِ کٕہنۍ نوٚو ایڈِشن تہٕ ییٚلہِ ییٚیہِ پَتہٕ وَنہو تۄہہِ نہ نہ وُنہِ چھُنہٕ کٕہنۍ ایٚڈِشن ووتمُت نوٚو اہن حظ کیٚنٛہہ چھُنہٕ پرواے اچھا تُلِو بیٚہو خۄدایس حوالہٕ